اسلامُ علیکُم تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ چھِو حظ تۄہہِ چھِو نا ییٚتہِ پٮ۪ٹھ بُٹیٖک پٮ۪ٹھ تُہۍ چھُو ٹھیٖک اَصٕل پٲٹھی اۭں مےٚ ٲسۍ فِراک شَلوار زٕ ترٛےٚ سُوناوٕنۍ مگر آ اَصٕل پَہمَتھ ڈِزایِن گژھِ مےٚ آسُن مےٚ چھُ پاٹی وِیر سوٗٹ بَناوُن سُہ اَصٕل پَہمَتھ اہ ہاں تَتھ چھُنا تَتھ سُہ مطلب تُہۍ کٔرۍ وُس وۄنۍ پانَے تۄہہِ کمہِ حِسابہٕ باسیٚو ٹھیٖک یُس تۄہہِ باسیٚو آزُک ٹرٛٮ۪نٛڈ چھُ تۄہہِ بَنٲیِو مےٚ تَمے حِسابہٕ اس لیے کوٚر مےٚ تۄہہِ سۭتۍ کَنٹیکٹ مےٚ بوٗز تُہُنٛد بُٹیٖک چھُ یِوان ماننہٕ آ بہٕ اَنہٕ تیٚلہِ اَکہِ دۄیہِ دۄہہِ بوموارِ تام اَنہٕ بہٕ تیٚلہِ یہِ کَر گَژھِ مےٚ پَتہٕ تَیار ٹھیٖک چھُ یہِ کَر گَژھِ مےٚ تَیار اۭں اَہن حظ ٹھیٖک چھُ تَیار کَر گژھِ مےٚ پَتہٕ یہِ اگر بہٕ پَگہہ بوٚموار اچھا سَنڈے تُہۍ کوٗتاہ چھُو ہیٚوان أکِس سوٗٹَس اچھا ٹھیٖک چھُ پانٛژھ ہَتھ اَکھ سوٗٹ اَدٕ حظ ٹھیٖک چھُ تہٕ مگر وۅنۍ کٔرۍ زیٚو پَتہٕ مہربٲنی پَتہٕ تھٲے زیو جلدی تَیار پَتہٕ چھِنا آز بُٹیٖک وٲلۍ تہِ کَران ترٛاوان اوٗرۍ کار تہٕ پَتہٕ چھِنہٕ دِوان ٹایمَس پٮ۪ٹھ اَسہِ چھُ بوٗزمُت تُہُنٛد بُٹیٖک چھُ اہن حظ چلو ٹھیٖک چھُ تُہُنٛد شُکریہ اَدٕ حظ اَدٕ حظ أسۍ یِمو تیٚلہِ پگہہ ضروٗری اَدٕ حظ چلو اَدٕ حظ چلو اسلامُ علیکُم